آز وَنہٕ بہٕ تۄہہِ مُشکِلاتَن متعلق یُس زَن اَکھ فارمَر چھُ ییٚتہِ فیس کَران ییٚمِس زَن سامنہٕ چھُ پٮ۪وان کَرُن مُشکِلاتَن ہُنٛد گۄڈٕنیُک مُشکِل حظ گوٚو یِتھ کٔٹھۍ ییٚتہِ چھُ ییٚتہِ چھُنہٕ وٮ۪دَر روزان ٹھیٖک کیٚنٛہہ ییٚتہِ حظ چھُ روٗد آسان کَنٹِنیوٗ پٮ۪وان ییٚتہِ حظ چھُ روٗد آسان دوٚہَے دوٚہَے پٮ۪وان بیٚیہِ حظ چھُ اَکھ چیٖز مطلب چٮ۪لینٛج اِشوٗ یُس چھُ سُہ چھُ گژھان آبُک آب نَہ حظ چھُ سَہَل سَہَل واتان زمیٖنَس تام کیٚنٛہہ سُہ چھُ واریاہ بوٚڑ اَکھ اِشوٗ مطلب سۄ چھِ واریاہ بٔڑ پرٛابلِم بیٚاکھ حظ چھِ ییٚتہِ نہٕ حظ چھِ ٹٮ۪کٹَر نہٕ حظ چھُ واتان برابَر زمیٖنَس تام کیٚنٛہہ یۄس زَن واریاہ اَکھ بٔڑ پرٛابلِم چھِ بیٚیہِ حظ چھُ پونٛسُک تہِ گژھان واریاہ معاملہٕ کُنہِ ساتہٕ نَہ حظ چھُنہٕ پونٛسہٕ تہِ آسان اٮ۪ولیبٕل کیٚنٛہہ یِم حظ چھِ کیٚنٛہہ مُشکِلات یِم زَن ییٚتہِ فارمَرَس چھِ یِوان بٕتھِ